ہیٚلو السلام علیکُم ٹھیٖکھٕے چھُو حظ اَہَن حظ گَرِ ٲسوٕ سٲری ٹھیٖک تُہۍ چھُو حظ خۄجہٕ صٲب خۄجہِ صٲب چھُو حظ دوٚپمَے خۄجہٕ صٲب چھُ کھہٕ تۄہہِ حظ وَنیو یہِ نِشانہِ ہُنٛد ڈیٹ کَر کرو ہے نہ حظ اَسہِ چھےٚ نہ واریاہ کامہِ اَسہِ حظ چھِ وازَس چھِنہٕ حظ ساے دِنۍ وازَس ماز وٲلِس چھِ ساے دِنۍ دَپنہِ چھُ گژھُن پرٛژھُن چھُ باقٕے چھِ چیٖز اَنٕنۍ تَمے موٗجوٗب اَہن حظ بَس گژھِ نا ڈیٹ گژھُن مُکرر أتی اَدٕ حظ نہ حظ أسۍ چھِنہ تۄہے پیاران مےٚ دوٚپ بَس صُبَحس وَنو کُس ڈیٹ کَرو مُکرر تہٕ أسۍ تہِ کَرو أسۍ تہِ کَرو نہ حظ اَہن حظ أسۍ کَرو نہ اَہَن حظ أسۍ کَرو نہ حظ أسۍ کَرہو نہٕ حظ تیٲری اَسہِ حظ یہِ وازس حظ ساے دِنۍ ماز وٲلِس ٲسۍ ساے دِنۍ پرژھنہِ چھُ گژھُن بیٚنٮ۪ن چھُم پرٛژھن بایَن چھُم پرژھن ادکیاہ ٹھیک چھُ اۭں نہ حظ تَوے وَنیوم مےٚ دوٚپ بٹ صٲبَس پرٛژھو تہٕ اۭں

اَہَن حظ لڑکی لٔڑکی چھِ چیٖز دہ انٕنۍ کۄکَر مَجمہٕ تہِ چھا سوزُن بتہٕ ترٲمۍ تہِ چھا حظ سُہ سوزٕنۍ نہ حظ بتہٕ ترٲمۍ تہِ چھِ ضروٗری اَنٕنۍ

یہِ حظ دوپمے بَتہٕ ترٲمۍ تہِ گژھِ آسٕنۍ کۄکَر مجمہٕ تہِ گژھِ آسُن پونڈٕ تہِ گژھٮ۪س آسٕنۍ واجہِ جورہ تہِ گژھ نس آسٕنۍ تہِ گژھٮ۪س واتنُے بَتَس پٮ۪ٹھ برٛوچ تہِ گژھٮ۪س واتنُے بُس حظ شُکُر شُکُر خۄدایَس کُن اۭں بیٚیہِ چھِوٕ باقٕے ٹھیٖک اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ وۅنۍ کَر حظ بہٕ حظ چھَس بَٹ صٲبصٕے پیارَن ڈیٹ کَر گژھِ مُکرر تہٕ یہِ أتھۍ چھَس بہٕ پیارَن ڈیٹ کَر گژھِ مُکرر تہٕ اَسہِ چھِ پَتہٕ کَرٕنۍ کٲم اَسہِ حظ چھِ کَرٕنۍ تَیٲری اَسہِ چھُ مےٚ چھُم بیٚنٮ۪ن چھُم گژھُن دَپنہِ بایَن چھُم گژھُن ہَتہٕ حظ تَمٲژ پَلو چھ اَنٕنۍ شاپِنٛگ چھِ کَرٕنۍ سامان تہِ اۭں اۭں اَدٕ حظ تَوَے ووٚن مےٚ تَوَے ووٚن مےٚ یہِ حظ وۄنۍ حظ کٔرزیٚو مےٚ وۄنۍ حظ کٔرزِ ژٕ مےٚ فون یہِ